بُک اکھ ٲس تَتھ اوس ناو آدابِ زِندگی سۄ ٲس مےٚ پَسنٛد کینٛہہ بہٕ ٲسٕس دَان یہِ چھِ یَتھ منٛز خَبَر کیاہ خۄش کھیٚتھ بہٕ ٲسٕس نہٕ پران کینٛہہ مَگَر ییٚلہِ مےٚ سۄ لٲج پَرٕنۍ تَتھ منٛز چھِ واریاہ آداب یِوان تَتھ منٛز چھِ یہِ زندگی ہٕنٛز سٲری آداب یِوان تَتھ منٛز چھِ یِوان اُٹھنے بیٹھنے کے آداب سونے جاگنے کے آداب راستے کے آداب تتھ منٛز چھِ یِوان عیادت کہِ آداب تہِ تتھ منٛز چھُ یِوان کھانے پیٖنے کے آداب تہِ تَتھ منٛز چھُ یِوان سونے جاگنے کے آداب تہِ بات چیٖت کرنے کے اے آداب تہِ راستے میں کیسے چَلتے ہے اُسکے آداب بھی تَتھ منٛز چھِ زِندگی منٛز یِم تہِ آداب چھِ کُنۍ تہِ چیٖزٕکۍ کُنہِ تہِ قٕسمٕکۍ کینٛہہ تہِ آداب یِم چھِ تِم چھِ تَتھ منٛز سٲری یِوان ییٚلہِ مےٚ سۄ شُروع کٔر ییٚلہِ مےٚ سۄ لٲج پَرنۍ گۄڈنؠتھٕے اوس تَتھ منٛز بات چیٖت کے آداب ییٚلہِ مےٚ سۄ لٲج پَرٕنۍ اکھ اکھ ٹاپِک اَکھ ٹاپِک پَرنہٕ کھٔ گۄڈنؠتھ ٲسۍ نہٕ مےٚ سۄ پَسنٛد یِوان کینٛہہ مَگر پَرنہٕ پَرنہٕ پَتہٕ تمہِ پَتہٕ پٔر تمہِ پَتہٕ پٔر مےٚ مےٚ یُتھُے مۄکلٲو سۄ پٔرِتھ مگر مےٚ آو واریاہ زیادٕ پسنٛد مےٚ آیہِ سۄ واریاہ زیادٕ پسنٛد اکھ آیہِ مےٚ سۄ پسنٛد بیٚیہِ لوگ مےٚ مَزٕ تَتھ پرنَس بیٚیہِ ہوٚش مےٚ تتھ منٛز واریاہ پننہِ زندگی مُتعلِق تَتھ منٛز چھُ یُس تہِ کانٛہہ اَدَب پَننہِ زندگی منٛز اِنسان یَژھان چھُ گژھِ آسُن تہٕ ضوٚروٗری چھُ آسُن تہِ گژھِ سُہ چھُ تِکیٚتھ کِتابہِ منٛز شامِل پرٛؠتھ کانٛہہ اَدَب چھُ تَتھ کِتابہِ منٛز مےٚ کھٔژ سہَ واریاہ پَسنٛد تہٕ مےٚ گوٚو تَمہِ سۭتۍ واریاہ چینٛج واریاہ چینٛج آیہِ مےٚ تَس سۭتۍ ہوسَکتا بہٕ ٲسٕس کُنہِ ساتہٕ تیزَر کَران گَرِکؠن سۭتۍ کھرٛؠکہٕ بَکواس کُنہِ تہِ چیٖزَس منٛز نؠماز ٲسۍ نہٕ تمہِ آیہِ تَگان پَرٕنۍ قۄران اوس نہٕ تمہِ آیہِ تَگان وۄتھُن بِہُن اوس نہٕ کھیٚون چٮ۪وٚن اوس نہٕ تَگان کَرُن کَتھ کَرنٕچ کٲنٛسہِ گژھہا کٲنٛسہِ کَرہا مُلاقات کٲنٛسہِ گژھہا خَبرِ مےٚ اوس نہٕ تَگان بِہیو کَرٕنۍ سیٚود کینٛہہ یُتھُے مےٚ سۄ زِندَگی منٛز سۄ آدابِ زندگی یُتھ مےٚ سۄ پٔر بَس مےٚ کیاہ گٔیٚیَس کَمپٕلیٖٹ مےٚ کیاہ ہیٚوچھ تیٚمہِ منٛز واریاہ تہٕ میٲنِس مایِنٛڈَس منٛز آیہِ میٲنِس ذٔہنَس منٛز میٲنِس دؠماغَس منٛز تہٕ میانہِ زندگی منٛز آیہِ واریاہ چینٛج شُکُر